السلام علیکُم یُس مےٚ یہِ پروڈکٹ اوس آرڈر کورمُت

یہِ اوس واریاہ خراب تٔریٖن مےٚ اوس ہِیر اوٚیِل کوٚرمُت آرڈر مَستُک تیٖل زِ امہِ تیٖلہٕ سۭتۍ باسیٚو مےٚ اکھ چھُ مَستَس کَمزوٗری پھیٖرمٕژ بیٚیہِ چھُ مَس ژَلان نیٖرِتھ اَمیُک رِویو ٲسۍ مےٚ پٔرمٕتۍ یہِ چھُ واریاہ بہتر ہُہ یہِ تہٕ مَگر اَکھ توٚر مےٚ یہِ مَستُک تیٖل درٛو درٛوٚگ واریاہ زیادٕ پیٚوم اَمیُک خٲلی اَکُیٚے پازِٹِو مان اکُیٚے فٲیِدٕ آو مےٚ اَمیُک یِتُیٕے یوت یہِ پیٚو مےٚ واریاہ جلدی پیٚو مےٚ یہِ وٲتِتھ مان ژٕ ڈیٚلِؤری امِچ رٔٹۍ مےٚ واریاہ جلدی زیادٕ سُہ چھُ اکھ پازِٹِو باقٕے اَمِچ پیکِنگ ٲسۍ نارمَلٕے توٗت ہاے فاے تہِ ٲسۍ نہٕ کِہینۍ خٲلی پیٚو اَمیُک واریاہ ؤرٕسٹہٕ چیٖز یُس یہِ تیٖل چھُ یہٕ اوس بہٕ دۄہس دۄیہِ پھرِ یوٗز کران اَمہِ سۭتۍ گٔے مےٚ مَستَس خرٲبی فٲیدہ توٚر نہٕ مےٚ کِہینۍ اَمہِ سۭتۍ اکھ مَس ژَلان نیٖرِتھ بہٕ چھُس یی وَنان یہِ گٔے مےٚ غلطی یہِ پروڈکٹ آرڈر کَرُن باقٕے وَننہٕ نہٕ بہٕ کِہینۍ تہٕ نٕے یہِ اوس ؤرٕسٹ کِنڈِشن منٛز نہ اوس پیکِنگ خبر یِتھٕے پٲٹھۍ اوس کھا تھوٚومُت دیُتمُت دٲرِتھ یِتھٕے پٲٹھۍ اوسُکھ یہِ دیُتمُت دٲرِتھ زَن اوسُکھ کٲنٛسہِ پُشرومُت زَبردٔستی یوت یہِ ؤرٕسٹ کِنڈِشن اَمہِ سۭتۍ گٔے خرٲبی مَستَس بہٕ چھس وَنان یہِ چھُنہٕ یوٗز کَرُن لایَق کِہینۍ تہِ نہٕ یہِ گٔے غلطی باقٕے وَسلام